اگر بہٕ ہندوستانچٮ۪ٮ۪ن فلمن ہٕنٛز کتھ کرٕ تتھ منٛز چھِ یِوان بالی وُڈ تہٕ ٹالی وُڈ انڈسٹری ہِنٛز دۄنوَے موٗویٖز اور دۄنوَے یِم انڈسٹری چھِ بناوان واریاہ بہتریٖن فلمہٕ تہٕ بیٚیہِ یُس تٔمن منٛز میوٗزک چھُ آسان سُہ تہِ چھُ آسان واریاہ اصل صرف نہٕ ہندوستانس منٛز بلکہِ پوٗرٕ دُنیاہس منٛز چھُ یِوان اِنڈیہِچ فلمہٕ اٮ۪نجاے کرنہٕ تہٕ بیٚیہِ أمن ہُنٛد میوٗزک تہِ یِوان اٮ۪نجاے کرنہٕ یتھ منٛز حال فلحالٕے اسہِ مِثال چھِ یُس آر آر آر موٗوی بنے تتھ منٛز تیٚمۍ زیوٗن آسکر آرجنل سونگس منٛز یُس ناٹو ناٹو سونگ اوس اور یہِ چھِ ہاوان زِ پوٗرٕ دُنیا چھُ اِنڈٮ۪ن فلمٕز تہٕ بیٚیہِ امیِکۍ امۍ کِس میوٗزکس رکوگنایز کران تہٕ مےٚ چھِ دۄنوَے بولی وُڈ اور ٹولی وُڈٕچ موٗویٖز پسنٛد گژھان زیادٕ پہم چھُس بہٕ تھرلر موٗویٖز کران پسنٛد تِکیٛازِ تِمن منٛز چھُ وٕچھان وٲلِس دٮ۪ماغَس پٮ۪وان زور لگاوُن زِ کُس کردار آسہِ یَتھ فِلمہِ منٛز اصٕل یا کُس دِیہِ دونکھٕ کُس نیرِ ٹھیٖکھ اور کُس آسہِ سپورٹس مین رول یُس آسان چھُ موٗوی منٛز وۄنۍ اگر أسۍ اٮ۪کٹر تہٕ بیٚیہِ اٮ۪کٹریسن ۂنٛز کتھ کرو اِنڈٮ۪ن فلمن منٛز تہٕ ییٚتہِ چھِ واریاہ ٹیلینٹِڈ اٮ۪کٹر تہٕ اٮ۪کٹریسِز لیکن مےٚ چھُ پرسنلی زیادٕ فیورِٹ گژھان شاہ رُخ خان اور دِپکا پاڈوٗکون یِمو چھِ واریاہ موٗویٖز کرِمژٕ پانہٕ ؤنۍ اکوٹے اور یِم چھِ واریاہ بہتریٖن کٲم کران یۄس یِمن ہنٛز چنے اٮ۪کٕس پریس موٗوی چھِ سۄ چھِ مےٚ واریاہ پسنٛد اور یۄس حال فلحالٕے یِمو موٗوی بنٲے یتھ ییٚمیُک ناو اوس پٹھان تتھ منٛز کٔر یِمو دۄنوَےوی واریاہ اصل کٲم اٮ۪کٹنٛگ ٲس تَتھ منٛز ٹھیٖک یس فایٹنٛگ سیٖنز ٲسۍ یا میوٗزک اوس سہُ تہِ اوس واریاہ اصل اور امہِ موٗویہِ کمٲے واریاہ پۄنٛسہٕ بۄکٕس آفسس پٮ۪ٹھ اور سارنی لُکن آے یہِ پسنٛد اگر وۄنۍ اِنڈٮ۪ن فلمٕزن ہُنٛد سونٛگزن ہُنٛد کتھ کرو مےٚ چھِ زیادٕ پہم پسنٛد ماٹویشنل سونٛگٕس کیٛازِ اگر انسان آسہِ کٲم کران یا پران آسہِ پتہٕ چھُ انسان ماٹویس سونٛگٕس بوزان کینٛہہ پریشٲنی چھِ آسان یا ڈپریشن چھُ آسان کٲنٛسہِ یِم بوٗزِتھ چھُ انسان واریاہ اصل فیٖل کران اور اووَر آل چھِ سونٛگٕس تہِ یِم بناوان واریاہ ٹھییٖک اور تَتھ منٛز چھِ یمٕے ماٹویشنل سونٛگٕس زیادٕ پہم فیورِٹ اوور آل اگر کتھ کرو اِنڈٮ۪ن فلمٕزن ہُنٛد تِم چھِ زیادٕ سوسایٹی ہٕنٛدۍ اِشوٗز کران ریز یِم آ کینٛہہ مِتھٕز چھِ آسان سوسایٹی منٛز یا کینٛہہ بیڈ اِشوٗز چھِ آسان یا ٹھیٖک اِشوٗز چھِ آسان یِم چھِ تِم ریز کران اور ہر کٲنٛسہِ انسانس تام عام انسانن تام تِم اِشوٗز واتناوان اور تٔمن پیش کران گوٚو اوور آل چھِ اصل موٗویٖز تہٕ بیٚیہِ اصل میوٗزک یِوان ہندوستانچہِ موٗوین منٛز پیش کرنہٕ